اگر أسۍ کتَھ کرَو ویٖڈیو گیمَن مُتلِق تہٕ بالکُل کال آف ڈیوٗٹی چھِ اَکھ ویٖڈیو گیم یا مےٚ لَچھ چھِ پَب جی بَیٹٕل گرٛاوُنٛڈ اکھ ویٖڈیو گیم تہٕ یِم دۄنوٕے گیمَن متلِق چھِ اَسہِ جانکٲری تہٕ اَمہِ منٛز چھُس بہٕ زیادٕ اگر کتھ کرو کۄس اَکھ گِنٛدَان چھُس بہٕ سۄ چھُس بہٕ گِنٛدَان پَب جی پب جی یہِ چھُ یہِ اَکھ ویٖڈیو گیم پب جی بَیٹٕل گرٛاوُنٛڈ تہٕ یہِ چھُس بہٕ زیادٕ گنٛدان تہٕ یہِ کیٛازِ چھُس بہٕ گنٛدان اتھ منٛز کیاہ چھُ آسان تہٕ اگر أسۍ کَتھ کرو اَتھ منٛز چھِ ہؠنٛڈرَڈ پٕلَیر چھِ آسان ہتھ پٕلَیر چھِ آسان أکِس بَیٹٕل گرٛاونٛڈس منٛز تہٕ ییٚمہِ منٛز پانہٕ ؤنۍ چھِ آسان فایِٹ کَرٕنۍ وِد یِمَن منٛز گَن چھُ آسان یَتھ منٛز گَرنَیٹ چھِ آسان یا یَتھ منٛز مولی چھُ آسان یہِ باقٕے چیٖز چھِ آسان تہٕ یِمَن سۭتۍ پَانہٕ ؤنۍ چھِ پؠوان فایِٹ کَرٕنۍ تہٕ اَتھ منٛز یُس لاسٹَس اکھ نَفر بَچان چھُ یا اَکھ ٹیٖم بَچان چھُ سُہ چھُ لاسٹَس آسان وِنَر اگر أسۍ اَتھ ہیٚکو گِنٛدِتھ ڈی او ہیٚکِتھ گِنٛدِتھ تہٕ سنٛگٕل پٕلیر ہیٚکہِ گِنٛدِتھ یا اَتھ ہیٚکہِ گِنٛدِتھ ژور ژور پٕلیر تہِ اگر ژور پٕلیر گِنٛدن تہٕ یُس لاسٹُک گرُپ بَچہِ سُہ چھُ یِوان ماننہٕ وِنَر یا اگر زٕ ڈی او گِنٛدن یِم لاسٹَس زٕ پٕلیر بَچان یُس ٹیٖم آسہِ اَتھ چھُ پؠوان ٹیٖم اَتھ چھُ آسان ٹیٖم بَنٲیِتھ یِم لاسٹُک ٹیٖم آسہِ سُہ چھُ اَتھ لاسٹَس زیَنَان یا اَمہِ علاوٕ اَگَر سِنٛگٕل آسہِ اِنسان گِنٛدان تہٕ یُس لاسٹُک نَفَر بَچہِ گراوُنٛڈَس منٛز سُہ چھُ زِیَنَان اَتھ منٛز چھُ پیٚوان پَنوٕے فایِٹ کَرٕنۍ تہٕ اَتھ چھُ یِوان یہِ زوٗن چھُ آسان گۄڈٕنی چھِ آسان واریاہ بوٚڑ گرٛاوُنٛڈ تہٕ وِد ٹایم یہِ چھُ یِوان وٹنہٕ یہِ چھُ شِرِنٛک گژھَان تہٕ اَتھ چھُ پَتہٕ لاسٹَس روزان بالکُل لۄکُٹ گرٛاوُنٛڈ اَکھ یَتھ منٛز پٕلیر چھُ آسَن پانہٕ ؤنۍ واریاہ زیادٕ نزدیٖک تہٕ تِم چھِ فایِٹ کَران یُس فایِنٔلی لاسٹُک پٕلیر بَچان چھُ سُہ چھُ آسان وِنَر ووٚن کیٛاہ چھِ یہِ گیم أسۍ لایِک کَرَان سۄ چھِ امہِ موٗجب کہِ اَمہِ سۭتۍ چھُ اکھ اِنسانَس اگر فرٛسٹَیشَن آسہِ سۄ چھِ دوٗر گژھان یا اگر اِنسان آسہِ آوُر کُنہِ جایہِ یا ٹایِم آسہِ پاس کَرُن تہٕ امہِ خٲطرٕ چھُ یہِ واریاہ زیادٕ بہتریٖن گیم ٹایِم پاس کَرنہٕ خٲطرٕ یا کَتھ اَمہِ سۭتۍ چھُ اگر اِنسان کَتھ ہؠکَان پانہٕ ؤنۍ کٔرِتھ دوس آسہِ کینٛہہ آسہِ تِمَن سۭتۍ ٹیٖم بَناوٕنۍ تِمَن سۭتۍ اِنسان کَتھ کٔرِتھ یِم چھِ اَمِکۍ کینٛہہ چیٖز یِمو سۭتۍ ییٚمہِ موٗجوٗب واریاہ زیادٕ مَزٕ چھُ اَتھ گیمہِ لگَان